اگر بہٕ کَتھ کَرٕ پَنٕنۍ بہٕ چھُس واریاہ گیمہٕ گِنٛدان اگر بہٕ پننہِ تجرُبہٕ حِساب کَتھ کَرٕ گیمہٕ چھِ اِنسانَس واریاہ خۄش تھاوان تِکیازِ گیمو سۭتۍ چھُ اکھ ہارمون نیران یَتھ زَن أسۍ وَنان چھِ ہیٚپی ہارمون امہِ سۭتۍ چھُ اِنسان خۄش روزان گیم ییٚمہِ ساتہٕ أسۍ گِنٛدان چھِ آسان امہِ سۭتۍ چھُ اِنسان گۄڈَے روزان ٹؠنشَن نِش دوٗر اِنسان چھُ سورُے فوکَس کَران پنٛنہِ گیمہِ پؠٹھ ییٚلہِ أسۍ ایٚز اےٚ فرٛؠنٛڈلی چھِ میچ گِنٛدان پَتہٕ ییٚلہِ أسۍ سُہ میچ چھِ زینان امہِ ساتہٕ چھُ اِنسانَس یوٗتاہ کانفِڈَنٕس بَڑان یوٗتاہ کانفِڈَنٕس بَڑان اِنسان چھُنہٕ ہیٚکان ؤنتھٕے مےٚ کوٗتاہ کانفِڈَنںس بَڑیو ییٚلہِ أسۍ گیمہٕ چھِ گِنٛدان اِنسان چھُ امہِ سۭتۍ ڈرٛگو سۭتۍ تہِ دوٗر روزان تہٕ پریشٲنی چھِ دوٗر گژھان